گۄڈٕنیُک گوس اٮ۪ن اٮ۪س پی نیشنل سُکالَرشِپ پوٹَل دۄیِم گوس جے کے پی اٮ۪م ٹِرٛپٕل اٮ۪س جموں کشمیٖر پرٛایم مِنِسٹر سپیشل سٕکالَرشِپ سِکیٖم